ہٮ۪لو وعلیکُم السلام ٹھیٖک چھُو حظ آ یِمَن بَچَن حظ کٔرۍزیو اَتہِ کَوسٕلِنٛگ یِم چھِ واپَس وۄتھان گرِ تہٕ بیٚیہِ چھِنہٕ یِمَن طریٖق ؤریٖق مینَر وینَر تہِ کِہیٖنۍ نہٕ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ بِہِو حظ